یہِ چھُ وَنان تُہۍ ؤنِو سا تِم احکامات ییٚمہِ سۭتۍ ہسا تُہۍ ریڈی چھِو کران رَنُن رَنٕنہٕ برونٹھ ییٚلہِ أسۍ ہسا رَنٕنہٕ برونٹھ ہسا چھِ أسۍ سَبزی اَنان ہاکھ آسہِ تہٕ ہاکھ ژاران تَماٹر آسہِ تہٕ ٹَماٹر کَتران مَسالہٕ آسہِ کَڑنَے تہٕ مَسالہٕ کَڑان اَگر ہسا أسۍ ہاکھ رَنو ہاکہٕ ہاکہٕ رَنٕنہٕ برونٹھ ہسا گژھِ اَسہِ اَمہِ ہاکھ خٲطرٕ لیدٔر آسٕںۍ مَرژٕ وانگُن آسُن بٲدیان آسُن زیُر آسُن رۄنگ آسُن تیٖل آسُن یہِ سا چھُ وَنان تُہۍ کیاہ چھُو رَنٕنہٕ برونٹھ کَم اِنگریٖڈینٹٔس چھُو تُہۍ اِستعمال کران ییٚلہِ ہسا چھُ بیٚیہِ تُہۍ ویجِٹیبٔل چھِو ژَٹان تہٕ تُہۍ کَم ویجٹیبٔلز بیٚیہِ ہسا چھِ وَنان سِپایسٔز سِپایسٔز ہسا گے مَسالہٕ تُہۍ کَم چیٖز چھِو اِستعمال کران